اگر بہٕ کتھ کرٕ شُپین ڈسٹرکٕچ شُپین ڈسٹرکس منٛز چھِ ویٚسے لایٹ مین سٹی منٛز چھِ آسان اصل لایٹ تقریباً چھِ آسان ژۄوُہو گنٹو منٛز سدا ارداہ گھنٹہٕ لایٹ تمہِ پتہٕ یتھ ٹایمَس نہٕ لایٹ آسان چھِ کہِنۍ واریاہن لُکن نِش چھِ انوٲٹٲرس تہِ ایٚویلیبٕل مگر یِمن لُکن نِش نہٕ انوٲٹٲرس ایٚویلیبٕل چھِ کہِنۍ تِم چھِ ایٚنٛڈس لایٹ شمہ لالٹیٖن وغیرہ استعمال کران پننِس روز مرہ زنٛدگی منٛز وۄنۍ گو اگر أسۍ دوٗر علاقن ہِنٛز کتھ کرو شُپین پٮ۪ٹھ یِم واریاہ دوٗر علاقہٕ چھِ تمن علاقن منٛز چھِ لایٹ واریاہ کم استعمال گژھان واریاہ کم میسر آسان تِمن لُکَن نِش تِم لُکھ کیاہ چھِ کران تِم لُکھ چھِ گۄڈنیتھے اگر بہٕ کتھ کرٕ گاشہٕ خٲطرٕ گاشہِ خٲطرٕ تہِ چھِ تِم ایٚنٛڈس لایٹ شمہ لالٹیٖن استعمال کران وۄنۍ گو اگر بہٕ یہِ یہِ کتھ کرٕ آب گرماونہٕ خٲطرٕ سِیُن بتہٕ رننہٕ خٲطرٕ کھٮ۪ن چٮ۪ن رننہٕ خٲطرٕ چھِ تِم دان استعمال کران دان چھُ آسان بالکُل اکھ میژِ بنیومُت اکھ شکل اکھ یتھ منٛز أسۍ یتھ پٮ۪ٹھہٕ کنۍ چھِ آسان بانہٕ تھونہٕ خٲطرٕ زٕ گٔلۍ یا ترٛےٚ گٔلۍ بییٚہِ چھُس آسان نار زالنہٕ خٲطرٕ تلہٕ اکھ گوٚل بییٚہِ چھس آسان أندرٕ کینٛہہ جگہ یتھ منٛز نار دزِ تٔتھۍ پٮ۪ٹھ چھِ بالکُل تِم لُکھ یا شہرس منٛز تہِ سٹی منٛز تہِ چھِ کینٛہہ لُکھ واریاہ لُکھ استعمال کران دانُک یتھ منٛز بالکُل اکھ قۄدرٔتی طٔریقَس منٛز نار زٲلِتھ بتہٕ سِیُن رننہٕ یِوان چھُ